مےٚ چھُ ناو سیدا رِضوانا مےٚ چھُ مٲلِس ناو سٔید شٔبیٖر حُسین مےٚ چھُ ماجہِ ناو سیدا بطوٗلا مےٚ چھُ اکھ بوے سُہ چھُ مےٚ لۄکُٹ تٔمِس چھُ ناو سٔید بٔصیٖر أسۍ چھِ اَکھ لَکٕٹ مۄکٕٹ فیملی اَسہِ ٲسۍ مےٚ چھِ پیتٕر تِم چھِ الگ روزان مےٚ چھےٚ پۄپھٕ تِم چھےٚ باقین جایَن روزان أسۍ چھِ گَرِ یِتہِ بٲژ آسان بہٕ چھَس بٔہمہِ جمٲژ پَران تہٕ بہٕ چھَس پَران گَرٕ نِش تھوڑا بہت دوٗر مےٚ چھُ خۄش کَران گؠوُن مےٚ چھُ خۄش کَران بولُن مےٚ چھُ خۄش کَران لُکَن سۭتۍ پَنُن دِلُک حال باوُن مےٚ چھِ واریاہ زیادٕ بہٕ چھَس یَژھان یَتھ سَماجَس کینٛہہ تھوڑا بہت بَدلاو اَنُن ییٚمہِ سۭتۍ مےٚ پَگہہ میٲنۍ گَرٕ وٲلۍ وَنَن کہِ اَسہِ چھُ فخٕر کہِ ژٕ چھَکھ اَسہِ کوٗر بہٕ چھَس گَرٕچ ساروی کھۄتہٕ بٔڑ لٔڑکی کوٗر تہٕ تَوے چھِ مےٚ باسان کہِ مےٚ پؠٹھ چھےٚ گَرچہِ واریاہ زیادٕ زِمہٕ دٲری یِم مےٚ پوٗرٕ چھےٚ کَرنہِ اِتھ کٔنۍ زَن بہٕ چھَس یَژھان کہِ یُتھ میون گَرٕ چھُ مطلب کورؠن ہٕنٛز عزت بہٕ چھَس وَنان سَماجَس منٛز گژھِ ساروی کھۄتہٕ گۄڈٕ آسُن أکِس لٔڑکَس یہِ پَتہ کہِ ہۄچھا کوٗر یِژھ مےٚ گَرٕ بیٚنہِ چھےٚ تِژھ چھےٚ مےٚ أمِس تہِ عزت کَرُن بہٕ چھَس آسان کہِ کورؠن گژھان ہَر جایہِ پَنٕنۍ سٲری حقوٗق دِنۍ یِم تِمَن آسَن تِمَن گژھن نہٕ یہِ وَنُن کہِ تُہۍ چھُو کورِ تۄہہِ چھُو پَگہہ بیٚکِس گَرَس گَژھُن تہٕ تۄہہِ چھِنہٕ یِم حقوٗق کہیٖنۍ بہٕ چھَس یَژھان کہِ یَتھ سماجَس گژھِ بدلاو اَنُن کہِ مول گَژھِ فَخٕر کَرُن کہِ اگر نہٕ مےٚ نیٚچوٗ چھُ شُکُر خۄدایَس کُن مےٚ چھا اکھ کوٗر بہٕ چھَس یِم یِم چیٖز یَژھان پنٕنِس سَماجَس منٛز اَنٕنۍ پنٕنِس گامَس منٛز اَنٕنۍ پنٕنِس قومَس منٛز اَنٕنۍ یِتھۍ سٲری اَسہِ ؤنِتھ ہؠکَان کہِ یہِ بٔچی چھےٚ یہِ چھَےٚ سٲنۍ سٲنۍ تِتھ بَدلاو چھَس بہٕ پنٕنِس قومَس منٛز یَژھان اَنٕنۍ